فَصل وۄپداونہٕ خٲطرٕ چھِ أسۍ کِرٛہِنۍ میٚژ یوٗز کَران یَتھ أسۍ وَنان چھِ سُرٕ میٚژ سۄ سُر میٚژ کِتھ کٔنۍ چھِ بَنان سۄ چھِ اَسہِ بَنان تَتھ چھِ أسۍ گُہہ ترٛاوان تَتھ میٚژِ یا کینٛہہ ژھۄٹھ چھِ آسان سۄ چھِ زالان تَتھ چھِ بَنان سوٗر سۄ چھِ گژھان نَرم سۄ میٚژ تَمہِ میٚژِ سۭتۍ چھِ اَسہِ بَنان سَبزی گَنٛڈٕ ٲلوٕ ٹماٹر رَزما یا مَٹَر واریاہ واریاہ چیٖز رُہُن چھِ بَنان تَمہِ سۭتۍ یہِ یُس یُس سُہ سیُن سُہ چھِ گَژھان طاقتوَر سُہ سیُن تِم چھِ اَصٕل بٔڑۍ بٔڑۍ زَبردَس سیُن نیران تہٕ تمہِ سۭتۍ چھِ سۄ میٚژ زمیٖن تہِ طاقتوَر گَژھان سۄ سُرٕ میٚژ چھِ یہِ تمہِ سُرٕ میٚژِ سۭتۍ چھِ اسہِ فصل واریاہ گُتُل نیران غلبہٕ فصٕل نیران تہٕ بیٚیہِ چھِ تمہِ سۭتۍ زٔمیٖن تہِ طاقتوَر گژھان پہ تَمہِ سۭتۍ تَمہِ سۭتۍ تَتھ زٔمیٖن تَتھ یہِ سُرٕ میٚژِ کرٛہنہِ میٚژِ چھِ أسۍ ترٛاوان کھاد تہِ چھِس ترٛاوان یوٗریا کھاد تہِ چھِس ترٛاوان پوٚٹیش کھاد تہِ چھِس ترٛاوان ڈَاے کھاد گُہہِ کھاد واریاہ کھادٕ چھِس ترٛاوان ییٚمہِ سۭتۍ سۄ فٔٹایل زٔمیٖن چھِ بَنان